ہیٚلو اسلامُ علیکُم کیٛاہ حظ ٹھیٖک پٲٹھۍ چھِو اَصٕل پٲٹھۍ چھِو تُہۍ چھُو حظ یہِ تُہۍ چھُو حظ یہِ نا ہاے ڈینسٹی وغیرہ سۭتۍ کران ڈیٖل اَچھا ٹھیٖک اَسہِ حظ اوس اَصلی یہِ ہاے ڈایٚنسٹی حظ لاگُن أکِس دۄن جایَن پُلاٹَن آ اَسہِ چھِ مگر لیول ویول تھٲومٕژ کٔرِتھ اَصٕل پٲٹھۍ مےٚ چھُ وۅنۍ زانُن یہِ شیڈوٗل نا کۭتِس چھُ یِم کۭتٮ۪ن مطلب نا کۭتیٛاہ کُلۍ چھِ یِوان اَسہِ چھُ لاگُن ڈرٛپ حظ ڈرٛپ

کَنالَس

نہَ نہَ سورُے حظ سورُے اِنَسٹال کرُن آ

تہٕ مےٚ چھُ حظ یہِ نا یہِ نٮ۪ٹ وغیرہ چھُنا یِوان اَتھ تُہۍ ؤنۍتَو مےٚ گۄڈٕنٮ۪تھ یہِ کُل کٔہۍ چھُ یِوان اَتھ کیٛاہ قۭمَتھ گژھان کُلِس اَچھا کَنال حِساب اَچھا ٹھیٖک اَچھا دَپ اَسہِ چھُ پانٛژَن شٮ۪ن ترٛکَن لاگُن یہِ چلو ٹھیٖک اَہَن حظ

چلو ٹھیٖک ہُہ نٮ۪ٹ وغیرہ چھُ یَتھ یِوان چلو چلو اَہَن حظ گوٚو ٹھیٖک ہے سبسِڈی کیٛاہ چھُ اَتھ

چلو ٹھیٖک حظ چھُ ٹھیٖک تۅہہِ کتہِ چھُو یہِ آفِس کَتہِ چھُو تۄہہِ اَہَن حظ چلو چلو ٹھیٖک چھُ چلو چلو ٹھیٖک حظ چھُ أسۍ حظ کَرو تۄہہِ اَپڈیٖٹ او کے او کے سَلام علیکُم